اسلام وعلیکُم ٹھیٖک چھُو حظ آ تُہۍ ؤنِو مےٚ اَز کیٛاہ مازَس ریٹ یے یہِ ہا چھِ درٛۅگ گژھان تۄہہِ ما چھُو عیٖدٕ موٗجوٗب کھولمُت یَتھ اَچھا اَچھا ٹھیٖک ٹھیٖک گوٚو ساڑ شےٚ ہَتھ چھِ اَدٕ حظ وعلیکُم اسلام